ہٮ۪لو السلام علیکُم آ تُہۍ کَم حظ چھُو

اَچھا کیٛاہ حظ دٔلیٖل چھو تۄہہِ تۄہہِ چھُو کیٚنٛہہ کَتھ کیٛاہ اَچھا اَچھا اَتھ کوٗتاہ ٹایِم گوٚو تۄہہِ اَتھ اَتھ کوٗتاہ ٹایِم گوٚو تۄہہِ کیٚنٛہہ دَوا چھُو کھٮ۪وان آ اَچھا ٹھیٖک یہِ ؤنۍتو تُہۍ مےٚ اَکھ چیٖز یُس تۄہہِ یہِ کَمرَس چھُو تھوڑا تَکلیٖف یہِ ؤنۍتو تُہۍ مےٚ یہِ کَر چھُو تۄہہِ یہِ چھُوا تۄہہِ صُبحَس زیادٕ باسان دۄہلہِ باسان کِنہٕ شامَن مطلب اَچھا یہِ ؤنۍتو تُہۍ مےٚ تۄہہِ کیٚنٛہہ اٮ۪کس رے کٔرۍمٕتۍ کیٚںٛہہ باقی باقی چیٖز ٹٮ۪سٹ وٮ۪سٹہٕ کٔرۍمٕتۍ یا کیٚنٛہہ کوٚرمُت تۄہہِ کِنہٕ نَہ آچھا کِہیٖنۍ نہٕ اَچھا یہِ ؤنۍتو مےٚ اَکھ چہِ کِہیٖنۍ فرق چھو نہ کِہیٖنۍ تۄہہِ کانٛہہ مطلب کانٛہہ کوٚرمُت تۄہہِ وٕچھ حظ أسۍ چھِ حمیٖد صٲب أسۍ حظ چھِ ڈِسٹِرٛک بانٛڈی پورہَس منٛز چھِ اَسہِ مین یُس چھُ ڈِسٹرٛک بانٛڈی پورہ اَسہِ چھِ کِلنِک أتی حظ تہٕ أسۍ چھِ مین مین بانٛڈی پورہَس منٛز چھِ اَسہِ کِلنِک أسۍ چھِ أتی بَسا أتی چھِ اَسہِ یہِ تۄہہِ چھُو کَرٕنۍ کٲم تۄہہِ چھُو وِزِٹ کَرُن آتھوارِ دۄہ اَسہِ نِش حظ أسۍ چھِنہٕ آتھوارِ وَرٲے چھِنہٕ أسۍ یَلہٕ آسان کِہیٖنۍ آ اَگر تُہۍ سٲنِس یَتھ پٮ۪ٹھ یِیِو نہٕ حظ کِلنِکَس پٮ۪ٹھ أسۍ دِمو آرام سان باضٲپطہِ اَتہِ نظر أسۍ کَرو سورُے أسۍ کَرو اٮ۪کس رے أسۍ کَرو ٹٮ۪سٹ أسۍ دِمو فِزکٔلی نظر کیٛاہ دٔلیٖل چھِ کیٛاہ چھِ تِتھ کٔنۍ حظ گژھِ اَسہِ کٲم تِتھ کٔنۍ تَرِ اَسہِ فکرِ کیٛاہ چھِ کیٛاہ نہٕ چھِ تۄہہِ چھُو تَران فکرِ بہٕ کیٛاہ چھُس وَنان آ آ تُہۍ کٔرِو حظ اَسہِ نِش وِزِٹ تُہۍ یِیِو یور تُہۍ یِیِو سٲنِس یَتھ کِلنِکَس پٮ۪ٹھ تہٕ تۄہہِ چھُو کَرٕنۍ کٲم تۄہہِ چھُو مگر سنٛڈے برٛونٛہہ چھُو تۄہہِ اَکھ دۄہ نَمبَر رَٹُن تۄہہِ چھُو فونَس کَرُن فون تۄہہِ چھُو نَمبَر رَٹُن کیٛازِ اَسہِ چھِ آسان واریاہ بھیٖڑ ییٚتہِ تہٕ تۄہہِ چھُو کہ بَٹوارِ دۄہ رٔٹِو تُہۍ نَمبَر تُہۍ یِیِو پَتہٕ سنٛڈے دۄہ سنٛڈے دۄہ وٕچھُو أسۍ تُہۍ آرام سان دٔلیٖلَے چھےٚ تہٕ دٔلیٖل کیٛاہ چھِ یہِ ؤنۍتو تُہۍ مےٚ اَکھ چیٖز یہِ تۄہہِ چھُو دَگٕے یٲژ کِنہٕ لَگان تہِ چھِ منٛزٕ یعنی کہِ یہِ اَ آچھا آچھا آچھا بیٚیہِ اوسوُ تۄہہِ مطلب بیٚیہِ کیٚنٛہہ اَمہِ وَرٲے کیٚنٛہہ مطلب تَکلیٖف وَکلیٖف کِنہٕ تۄہہِ چھُو امچی یوت تھوڑا یُتُے یوت چھُو تۄہہِ باسان کیٛازِ کَمرُک چھُ آسان تھوڑا یہِ چھُ تھوڑا باقیَن چیٖزَن تہِ گژھان تھوڑا اَمیُک اَثرات چھِ گژھان باقیَن تَوَے چھُسو بہٕ تۄہہِ وَنان اہن حظ اہن حظ چلو تُہۍ کٔرۍزیو کٲم تُہۍ کٔرۍزیو اَسہِ نِش وِزِٹ سنٛڈے دۄہ أسۍ دِمو نظر ییٚتی چھِ حظ ٹھیٖک چلو چلو بِہِو خۄدایَس حوال